آ ہیلو اَسلامُ علیکُم تُہۍ چھِو حظ اولا کیب سٔروِس پٮ۪ٹھ اَسہِ ٲس کیب اَکھ حظ کَرٕنۍ بُک أسۍ چھِ پٔریٹا بھوَن حظ زِواج یوٗنیورسٹی گوالِیَر حظ اَسہِ اوس گژھُن وِشال ماٹ حظ وِشالہٕ شو روٗم سُہ چھُ ییٚتہِ پٮ۪ٹھ حظ ٹُونٹی فایِو کِلوٗ میٖٹر حظ دوٗر آ تۄہہِ ؤنۍ اَسہِ کیٛاہ چھُ کَرُن حظ بہٕ سوزٕ تۄہہِ حظ پَنٕنۍ لوکیشَن حظ تہٕ أسۍ چھِو تُہۍ کَران گُزٲرِش حظ کہِ تُہۍ اگر جلدی ہیٚکہِو یِتھ اَسہِ ٲس تھوڑا مجبوٗری حظ آ اَسہِ ٲسۍ ڈرٛیوَر صٲبَس حظ کَران گُزٲرِش کہِ سُہ تھوڑا وٲتِو جلدی پَہَم حظ اَسہِ اوس تھوڑا مجبوٗری حظ صحیح حظ تِکیٛازِ سُہ گژھِ پَتہٕ حظ تَتھ چھُ ٹایمِنٛگ حظ سُہ چھُ خٲلی حظ وۄنۍ گَنٹَس کھنٛڈَس چھُ سُہ بیٚیہِ یَلہٕ حظ پَتہٕ گژھِ سُہ بنٛد حظ ماٹٕے حظ آ بہٕ چھُس وٕنۍکٮ۪س پٔریٹا بھوَن پٔریٹا بھوَن جیواجی یوٗنیورسٹی آ مین گیٹَس پٮ۪ٹھ چھُس أسۍ ویٹ کَران حظ آ بِلکُل بِلکُل بِلکُل آ چلو ٹھیٖک حظ چھُ آ چلو ٹھیٖک حظ چھُ اَدٕ حظ اسلام علیکُم